بریٖتھ کَنٹرول چھُ مطلب سِنگِنگ منٛز مطلب گیونَس منٛز ضروٗری کیازِ کہِ اَمہِ سۭتۍ چھُ مطلب یُس أسۍ گیوان رِکاڈ آسو تہٕ یُس تَمِچ مطلب یُس تَتھ لٲن آسہِ مطلب رِکاڈٕچ کانٛہہ لٲن آسہِ گیوٕنۍ سُہ چھِ ہیٚکان أسۍ اَمہِ سۭتۍ واریاہَس ٹایمَس مطلب گیوِتھ مطلب زیوٗٹھ ہیٚکو سۄ لٲن اَمہِ سۭتۍ کٔرِتھ إں بیٚیہِ چھِ یہِ بریٚتھ کَنٹرول یُس چھُ مطلب اَمہِ سۭتۍ چھُ یُس یہِ سانگٕچ لٲن چھےٚ آسان اَتھ چھِ مطلب ہیٚکان گیوِتھ تہِ اَصٕل پٲٹھۍ تہِ مطلب ہیٚکو أسۍ گیوِتھ إں بہٕ چھُ مطلب دۄہَس منٛز اَگر یُس گیوَن وول یا یُس مطلب گیوان بہٕ اَگر بٕے گیوٕ تہٕ اَمہِ سۭتۍ چھُس بہٕ مطلب بہٕ چھُس واریاہ پریکٹِس کران مطلب گیونَس منٛز اۭں تِکیازِ بہٕ چھُس مطلب بیٚیہِ مطلب یُس یہِ بریٖتھ کَنٹرول چھُ مطلب اَتھ تہِ چھُس بہٕ پریکٹِس کران مطلب اَمہِ سۭتۍ مطلب إں یہِ چھِ سِنگِنگ گژھان اَمہِ سۭتۍ اَصٕل